اگر أسۍ وٕچھَو یوٗٹیوٗبَس پٮ۪ٹھ چھِ وٕنکٮ۪س واریاہ تِم پروگرام آسان ییٚمہِ سۭتۍ أسۍ پَنُن پان ہٮ۪کان چھِ ایٚنٛجوے کَرنٲیِتھ تہٕ کٲشِر لینگویج منٛز چھِ أسۍ واریاہ چینلہٕ وٕچھان یَتھ یوٹیوبَس پٮ۪ٹھ اَتھ منٛز چھِ زیادٕ وٕچھان أسۍ یِمے کٲشِر ڈراما تہٕ یِم زَن مُختعلِف چیٚلنہٕ چھِ یِوان تَتھ منٛز چھُ یِوان کشمیٖری رونڈٲرس چھِ یِوان کشمیٖری بیک بینچٲرس چھِ یِوان تہٕ یِتھٕے کٲٹھۍ چھُ واریاہ کیٚنٛہہ چینلہٕ یِتھ مُنیٖر سِپکِس چھُ آسان یِتھ کٲٹھۍ چھِ اسہِ پنٕنہِ لینگویجہِ منٛز ہٮ۪کان پَنٕنہِ لینگویج مُتعلِق کیٚنٛہہ زانکٲری حٲصِل کٔرِتھ تہٕ بیٚیہِ پَنٕنِس اینٹرٹینمنٹ خٲطرٕ تہِ چھُ روزان یِم چیٚنلہٕ وٕچھنہِ بَڑٕ مُفیٖد تہٕ کارآمد تہٕ اَمہِ مزیٖد اَگر أسۍ کَتھ کَرو یِم باقی زبٲنۍ چھِ یا تِہنٛد پروگرام تہِ چھِ أسۍ وٕچھان کیٚنٛہہ تَتھ منٛز چھِ أسۍ خاص کَر وٕچھان یہِ کومیڈی نایٹس وِد کیپل چھِ أسۍ وٕچھان تہٕ بیٚیہِ چھِ اَمہِ مٔزیٖد وٕچھان أسۍ یِم ڈرامہ سیریلز چھِ یِوان تِم تہِ چھِ أسۍ وٕچھان خاص کَر یَتھ منٛز کومیڈی آسہِ یِم چھ پسنٛد مےٚ یِوان تہٕ یا یمے چھُ کیٚنٛہہ پروگرام یِم بہٕ وٕچھان چھُس اَتھ یوٹیوب چیٚنلن پٮ۪ٹھ